بہٕ ہَسا وَنو تۄہہِ پانٛژَن ہمساین ہُنٛد ناو گۄڈنیُکُے ہَمساے چھُ اَسہِ فیاض احمد ڈار دٔیِم چھِ مُشتاق احمد ڈار ترٛیِم چھِ خالق احمد ڈار ژوٗرِم چھِ مُشتاق احمد غنٲیی پوٗنٛژِم چھِ اَسد اللہ وانی